ییٚلہِ ہسا موسَم چینج چھُ گژھان مطلب ییٚلہِ ہسا سون آبو ہوا چینج چھُ گژھان تَمہِ سۭتۍ ہسا چھِ سانہِ زارعتَس پٮ۪ٹھ واریاہ واریاہ اَثر پیوان مِثال کے طور پَر اَگر ہسا موسمہِ بَہار چھُ تَتھ منٛز ہسا چھِ آسان عموٗمَاً کُلین چھِ آسان پھٔلَے سانین ژوٗنٹھ کُلین چھِ آسان تَمہِ وِزِ پھٔلَے ژیرٕ کُلین چھِ آسان پھٔلَے مطلب تَمام یِم تہِ میوٕ کُلۍ چھِ آسان تِمن ہسا چھِ آسان تَمہِ وِزِ پھُوٚلٕے ییٚلہِ ہسا تَتھ منٛز اَچانَک سُہ کٔلیمیٹ چھُ موسَم چھُ چینج گژھان اَگر ہسا معموٗلی تَمہِ وِزِ ژَٹھ چھِ آسان یا بالٲیی علاقن چھُ شیٖن پیوان یا کیٚنہہ چھِ آسان یۄس ہسا سۄ شیٖنہٕ ژھٹھ چھِ آسان سُہ ہسا چھِ یۄس سٲنۍ یِم کُلۍ کٔٹۍ چھِ آسان تِمن پٮ۪ٹھ ہسا چھِ پیوان واریاہ بُرٕ اَثر تِکیازِ اَگر ہسا ژھَٹہِ منٛز اَگر ہسا پھلیہِ تَمہِ وِزِ ژھٹھ لٔج نہ ہسا چھِ پَتہٕ تِتھ پٲٹھۍ سٲنۍ میوٕ دَران تہٕ نہ کیٚنہہ بیٚیہِ ہسا یُس سانین کُلین ہُند پَن چھُ آسان سُہ ہسا چھُ آسان تَمہِ وِزِ نیرنَس تَیار تِم ٹوٗرۍ ہِش ہسا چھِ درامٕتۍ آسان اَگر ہسا تَمہِ وِزِ سۄ یُس ہسا سون یہِ زَرٲعی محکَم چھُ اَتھ ہسا چھُ پیوان واریاہ بُرٕ اَثر اَگر ہسا أسۍ تَمہِ وِزِ وٕچھو عموٗماً ہسا چھِ کٔشیٖر منٛز کُن اَکہٕ وُہ نَوروز پَتہٕ ہسا چھِ سانہِ کٔشیٖر منٛز بیٲلۍ چھِ وَوان مرژٕوانگَن بیول چھُ وَوان ہاکہٕ بیول چھُ وَوان اَلہٕ بیول چھِ وَوان وانگَن بیول واوان ییٚلہِ ہسا تَتھ منٛز اَچانک سُہ موسَم چھُ چینج گژھان نہ ہسا چھُ پَتہٕ لٲر بیول زیوان نہ ہسا چھُ بیہوان سُہ نہ ہسا زیوان سُہ اَلہٕ بیول نہ ہسا تِکیازِ یُس ہسا یُس ہسا زٔمیٖن چھُ آسان تَمہِ وِزِ ہسا چھُ سُہ آسان تھوڑا تھوڑا ہیٚژٕٕمٕژ وٕشنیر تِم پانَس منٛز جَزٕب کَرُن ییٚلہِ ہسا پَتہٕ سۄ ژھٹھ چھِ تراوان یا روٗد چھُ پیوان یا تَتھ موسَمَس منٛز تَمہِ وِزِ ہسا چھُ یُس ہسا سون یہِ زَرٲعی زَرٲعی یہِ چھُ پٲداوار آسان اَتھ پٮ۪ٹھ ہسا چھُ واریاہ بُرٕ اَثر پیوان بیٚیہِ ہسا اَگر ہسا زیادٕ روٗد چھُ پیوان سانہِ کٔشیٖر منٛز تَمہِ سۭتۍ ہسا چھِ آسان پَتہٕ یَتھ چھُ آسان سہلاب یِنُک خطرٕ اَگر ہسا وۄنۍ زیادٕ روٗد پیوٚو نہٕ اَگر وۄنۍ زیادٕ خۄشٔک سٲلی گے تہٕ اَگر ہسا وۄنۍ واریاہَس کالَس روٗدے پیوٚو نہٕ یا کہِ یا چھِ گژھان یا چھِ گژھان کٲم اَگر أسۍ وٕنکیٚن کِس دورَس منٛز وُچھو یُس ہسا وٕنکیٚن یہِ سون ایٹماسفِیر چھُ یہِ سا چھُ بِلکُل گوٚمُت خَتم تِکیازِ یِم ہسا موٗنسوٗن چھِ تِم ہسا چھِ سٲری گٔمٕتۍ خَتم تِم ہسا چھِ اَمہِ سۭتۍ گٔمٕتۍ کَتم تِکیازِ اَسہِ ہسا چھ واریاہ پٔلوٗشَن پٔلوٗٹٔڈ سون یہِ اَیر ہسا چھُ بَنیومُت واریاہ پٔلوٗٹٔڈ بیٚیہِ ہسا یِم سَن ریز چھِ آسان سَن ریز چھِ آسان تِم ہسا چھِ ڈَریکٹ پیوان اَسہِ پٮ۪ٹھ تِکیازِ یُس ہسا ہِموسِفیر چھُ سُہ ہسا چھُ گوٚمُت بِلکُل خَتٔم وۄنۍ اَگر ہسا أسۍ وٕچھو یُس ہسا مطلب کہِ وٕنکیٚنس ہسا چھُنہٕ تِتھ پٲٹھۍ روٗد ووٗد پیوان کِہینۍ پَتہٕ ہسا چھِ آسان بٔتھِ خۄشِک سٲلی گژھنُک خٔطرٕ یہِ اَگر ہسا اللہ تالا رٔچھِنۍ خۄشٕک سٲلی گژھِ سٲنۍ کِنۍ ہسا چھِ وٕنکیٚنَس زیادٕ تر آسان دانہِ زٔمیٖن گۄڈٕنیتھ یُس دانہِ زٔمیٖن چھُ آسان تَتھ ہسا گژھِ آسُن واریاہ آب تَتھ ہسا گژھِ آسُن مُختٔلِف مُختٔلِف مطلب کہِ مُختٔلِف ٹایمو ہسا گژھِ تَتہِ آسُن آب اَگر ہسا اللہ تعالیٰ رٔچھِنۍ خۄشٕک سٲلی گژھِ أسۍ نسا چھِنہٕ ہٮ۪کان پتہٕ سُہ دانہِ زٔمیٖن وٕیِتھ کِہینۍ أسۍ ہسا چھِ پَتہٕ تَتھ وَوان مَکٲے تہٕ چھِ وَوان مُٹھ ییٚمہِ سۭتۍ اَسہِ پٮ۪ٹھ واریاہ بُرٕ اَثر چھِ پیوان بیٚیہِ ہسا ییٚلہِ ہسا یہِ آز کَل کِس موقَس منٛز اَگر ییٚلہِ ہسا أسۍ مارٕچ اَپریلَس منٛز چھِ وَوان تِم بیٲلۍ پَتہٕ اَگر سۄ سَرٕد ہِش لَہر چھِ وَسان تَمہِ سۭتۍ ہسا چھِ پیوان سٲنِس یَتھ منٛز سٲنۍ یۄس ہسا یہِ سون زَرٲعی یہِ چھِ اَتھ پٮ۪ٹھ ہسا چھِ پیوان واریاہ بُرٕ اَثر بیٚیہِ ہسا یہِ ژھٹھ چھِ آسان سوٚن دانہِ چھُ آسان وٕنکینَس ووتمُت اَگر اَتھ ژھٹھ اورٕ یور یہِ تَمہِ سۭتۍ ہسا چھُ پیوان واریاہ سون مُشکِل بیٚییہِ اَگر سُہ ڈوٹھ ووٹھ چھُ پیوان تَمہِ سۭتۍ ہسا چھُ زیادٕ پَہمَتھ آسان سانین میوٕ کُلین یہِ تَمہِ وِزِ ہسا چھِ آسان زیادٕ پَہمَتھ سانین میوٕ کُلین خَطرٕ یُس ہسا یہِ زٔمیٖن دار بوے چھُ ییٚمِس أمِس ہسا چھُ اَمہِ سۭتۍ گژھان واریاہ ییٚمِس ہسا چھُ اَمہِ سۭتۍ گژھان واریاہ لوس لوس میٖنٔز ہن یہِ ہسا چھُ واریاہ ہاران تِکیازِ اَگر ہسا أمۍ پَنٕنہِ حِسابہٕ چھُ آسان مطلب باغَس چھُن آسان مطلب دوہ چھوٚکمُت باغَس چھِ أمِس آسان ٹوٹَل لوٚگمُت رۄپِیَس وُہن ساسَن یا تٔرہَن ساسَن دوا پَتہٕ ہسا چھِ کٔلیمیٹ اَگر معموٗلی چینج گوٚو أتی اوس أمۍ سُند میوٕ تَیار پَتہٕ اَگر معموٗلی یہِ کٔلیمیٹ چینج گوٚو تَمہِ سۭتۍ ہسا چھِ پیوان مطلب کہِ سانین یِمن میوٕ کُلین پٮ۪ٹھ واریاہ اَثر ییٚمہِ سۭتۍ ہسا سوٚن زٔمیٖن دار بوے چھُ أمِس ہسا چھِ واریاہ نۄقصان گژھان أمِس ہسا چھُ تَمہِ وِزِ پیوان واریاہَن سَختین ہُند سَختین سۭتۍ یہِ کَرُن أمِس ہسا چھِ واریاہ تَمہِ وِزِ سَختی گہ